اَسہِ حظ کریاو پیٖرا پیٖزا آڈر تہٕ مَگر سُہ کیفے پٮ۪ٹھ سُہ چھُ واریاہ اکھ مَشہوٗر کیفے تہٕ مَگر اَسہِ اوس کوٚرمُت سُہ آڈر تریٚیہِ بَجہِ ہیوٗ مَگر ؤنکین گوٚو ٹایم لگ بگ سَاڑٕ سَتھ تیار تہٕ پیٖزا ووت نہٕ ؤنہِ کیٚنٛہہ مےٚ کَریاے واریاہ کوٗشِش کال کرنٕچ مَگر میٲنۍ کال چھِ نہٕ اَتہِ تُلان کٔہٕنۍ تہٕ یُس یہِ ڈِلؤری بوے چھُ یہِ چھُ نہٕ میٲنۍ کال تُلان بِلکُل کِہینۍ تہٕ مےٚ چھُ نہٕ سَمج یِوان کہِ یِمَن سۭتۍ کیاہ مَسلہٕ چھُ آمُت میون آڈر کیازِ آو نہٕ ؤنِیُک تام مےٚ نِش پیش کرنہٕ تہٕ وۄنۍ ہیٚژاو مےٚ کَتھ کَرٕںۍ اَمہِ ریسٹورنٹ کِس أکِس اونَرَس سۭتۍ تہٕ مےٚ دوٚپ بہٕ کرٕ یِمن سۭتۍ کَنٹیکٹ کہِ کیاہ اِشوٗ چھُ ریسٹورنٹَس منٛز کہِ میون آدڑ ووت نہٕ مےٚ گرٕ کیٚنٛہہ تہٕ آلریڈی چھُ واریاہ ٹایم گوٚمُت میٲنِس آڈرس پِلیس کوٚرمُت تہٕ وۄنۍ ییٚلہِ مےٚ فون کھلوو تہٕ اَتہِ اوس نہٕ فون نَمبر کِہینۍ تہِ موجوٗد ریسٹورنٹ اونر سُند مےٚ کٔر وۄنۍ أکِس پٕننِس فرینڈس کال سُہ چھُ تِمن نَزدیٖک روزان تہٕ تٔمۍ دوٚپ اَہن سا آ مےٚ چھُ یِہُند کَنٹیکٹ نَمبر تہٕ اَمہِ پَتہٕ چھُس بہٕ یژھان وۄنۍ کہِ بہٕ کرٕ وۄنۍ أمِس سۭتۍ کَتھ تہٕ بہٕ وَنَس یِتھ پٲٹھۍ گژھِ نہٕ زانہہ تہِ کَرُن کٲنسہِ تہِ ہٮ۪کہِ نۄقصان گژھِتھ اُمید چھم کہِ سُہ سَمجہِ واریاہ اَصٕل پٲٹھۍ یہِ صَلاح مَشور یِتھ کَنۍ چھُ تٔمِس پانَس تہِ فٲیِدٕ تہٕ باقی لُکن تہِ ییہِ فٲیدٕ تَمہِ سۭتۍ چھُ تٔمِس پنٕنِس بِزنِسس منٛز تہِ نۄقصان تہٕ باقین تہِ چھُ نۄقصانٕے روزان اُمید چھم سُہ سَمجہِ واریاہ اَصٕل پٲٹھۍ میٲنۍ کَتھ بیٚیہِ ہسا چھُس بہٕ رکویسٹ کران کہِ ڈیلؤری بوے ہسا کٔرۍہُن تُہۍ چینج یا أمِس دِیو اَصٕل پٲٹھۍ تربِیت کہِ یِتھ پٲٹھۍ یہِ یہِ پَزِ نہٕ کَرُن بِلکُل تہِ کِہینۍ